جِناب مےٚ کَرے تُہنٛزِ وٮ۪بسایٹہِ پٮ۪ٹھ وٕنۍ بیٹ اَکھ آرڈر مگر پَتہٕ کوٚر مےٚ سُہ کٮ۪نسَل پَتہٕ کَرے مےٚ رِکوٮ۪سٹ تُہٕنٛزِ وٮ۪بسایٹہِ رِفَنٛڈ خٲطرٕ مگر رِفنٛڈ ووت نہٕ وٕنہِ کینٛہہ سُہ کۭتِس ٹایمَس منٛز گژھٮ۪س رِفَنٛڈ پَنٕنۍ پیمٮ۪نٛٹ